اگر أسۍ وٕچھو زادٕ تَر چھِ ییٚتہِ لُکھ کَران مَزوٗرۍ کیازِکہِ یِم یِم گام چھِ گامو منٛز چھِ لُکھ کَران زیادٕ تَر مَزوٗرۍ کیازِکہِ ییٚتہِ چھَنہٕ تیٖژاہ اٮ۪جکیشَن آسان کِہیٖنۍ کہ لُکھ ہٮ۪کَن پَنُن بِزنٮ۪س کٔرِتھ بِلڑ یا ہٮ۪کَن تِم پَنُن کاربار ترٛٲیِتھ ہاں مگر اگر أسۍ وٕچھو لاسٹِم دَہو پن پَنٛدہَو ؤرۍ یو پٮ۪ٹھ کہ لُکھ چھِ لٔگۍ مٕتۍ مطلب امہِ منٛز نٮ۪بَر نیرنہِ لُکھ چھِ لٔگۍ وَنۍ پَنُن کاربار کَرنہِ لُکھ لٔگۍ پَنٕنۍ بِزنٮ۪س ترٛاونہِ یا لُکھ چھِ وۄں پَران تِم چھِ لَگان مُلٲزِم تہِ گامو مٔنٛزۍ چھِ واریاہ یُس مطلب کَمپیٚٹشَن چھِ پَرنُک دٔہی یہِ تہِ چھُ لوٚگمُت بَڑنہِ کہ گامو مٔنٛزۍ چھِ اَز لَگان لُکھ ہُم مُلٲزِم تہِ گورنمنٹُک جاب چھِ تِم کَران یا تِم چھِ گَژھان اَکہِ جایہ پٮ۪ٹھ بیٚکہِ جایہ یَتھ أسۍ وَنان چھِ مایٚگریشَن مطلب آ تِم چھِ گژھان ییٚتہِ پٮ۪ٹھ مطلب سِٹی یَن کُن ٹاونَن کُن تہٕ تاکہِ تِم ہٮ۪کَن جاب کٔرِتھ اِوٕن کہ واریاہ چھِ گامو مٔنٛزۍ ژَلان تِم چھِ گژھان فارِٮ۪ن کَنٹرٛیٖز زیادٕ تَر دُبیی چھِ گژھان سعودی عربیہ چھِ گَژھان مطلب گلف کَنٹرٛیَن منٛز چھِ گژھان کٲم کَرنہِ تہٕ اگر أسۍ وٕچھو اوٚوَر آل کہ لُکھ چھِ گامو منٛز زیادٕ تَر مزوٗرۍ کَران